یَپٲرۍ چھِ اَسہِ یِم پُلٹِکَل پاٹی یۄس چھےٚ پی ڈی پی چھےٚ نیشنَل چھےٚ عام آدمی پاٹی چھےٚ کَران چھِ یِم کامہِ تہٕ تیٖژاہ چھَنہٕ کینٛہہ زیاد چھِ کَران پَننے فٲیدٕ خٲطرٕ کامہِ ییٖژاہ ہان چھِ ٹرانسفر وانسفارم چھِ دِوان آبَس وابَس مَنٛز چھِ اَگَر آسہِ سُہ چھ یِہِنٛدِ ذریعہِ ہیٚکان وٲتِتھ یا روڈ ووڈ چھِ ہیٚکان ٹھیٖک گٔژھِتھ باقی چھِ یِم پَننے فٲیدٕ خٲطرٕ کَران کٲم